ہیٚلو سلامُ علیکُم وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو حظ آ شُکُر یِم چھا بچہٕ وچہِ ٹھیٖک پانہٕ چھِوٕ حظ ٹھیٖک اَز کوٚروٕ تۄہہِ واریاہ کٲلۍ فوناہ کیٛاہ کٔرۍتو حظ حُکما

أمِس جِناب ترٛاونے نہٕ یہِ چھُ یہِ چھُ ہفتس منٛز أکِس دۄہس یِوان سکوٗل تُہۍ چھُو یہ گریے رٹان زیادٕ اگر تُہۍ تُہۍ مہٕ حظ چھِو وُچھان تہۍ اگر تُہۍ کُنہِ ساتہِ یوٚکُن ییو تۄہہِ کٔژِ لٹہِ ونٮ۪و مےٚ تُہۍ ییِو سکوٗلس کُن اگر تُہۍ یوٚکُن ییو نا تُہۍ وُچھِو یہِ کوٗتاہ چھُ اِریگیٛوٗلر چھُ یوٗتاہ چھُ نہٕ سکوٗلس منٛز کانٛہہ تُہۍ بوٗزِو حظ کَتھ اَکھ مول موج چھُ یوٗت کران أمِس بچہٕ سٕنٛدِ خٲطرٕ پتہٕ ییٚلہِ نہٕ أمۍ سٕنٛدِ خٲطرٕ ٹایمہِ رژھ تہِ نیروٕ پنٕنۍ کِنۍ چھِ أمِس چھِ امِس أسۍ واریاہ پران بہٕ وَنے بےٕ یوٚت نسا باقٕے ٹیٖچر تہِ چھِ أمِس واریاہ کران دپان اگر پرِہے کیٚنٛہہ تہٕ رونقے ٲس مگر کیٛاہ چھِ اَتھ ونان أمۍ سُنٛد چھُ نہٕ تٮُ۪تھ غرضا ورضا پانس کیٚنٛہہ کیٛازِ ییٚلہِ ییٚمہِ ساتہٕ گۄڈٕ سارِوٕے کھۄتہٕ بوٚڈ چیٖز چھُ ریگیٛوٗلر سکوٗل روزِ ییٚلہِ نہَ بچہٕ دۄہے سکوٗلٕے آو ہفتس منٛز اکہِ دۄہ أمِس کیٛاہ سمجھ ییہِ اَتہِ أمِس گژھٕ گرِ پرٕٛژھُن أمِس گژھِ گرِ پرٕٛژھُن یہِ کیٛاہ چھُ آسان گرٕ کَران یہِ ما چھُ کیٚنٛہہ گِنٛدنس وِنٛدس کُن لوٚگمُت کُنہِ کارس وارس لوٚگمُت

اَدٕ أمِس گوٚو نہٕ دیُن زیادٕ گِنٛدنہٕ حظ أمِس گوٚو کَرُن کٲم گِنٛدنہٕ منٛز ما نیٚرِِ یِم چھِ یہِ چھُ آسان لایفہِ ہُنٛد وُنکٮ۪ن کرٛوٗشل سِٹیج آ اگر یتھ منٛز یہِ سُدھرٲو تہٕ سُدھرٲو تہٕ بَنٮ۪س لایف اگر خدا نہَ خاستہٕ سُدھرِ نہٕ تہٕ تیٚلہِ چھِ لایفے پتہٕ بِگڑان پتہٕ چھِ پیی پتہِ چھِ پٮ۪وان مزوٗر کرٕنۍ یِہَے چھِ کتھ پتہٕ چھُ مٔنٛزۍ ییو پانہٕ تہِ سکوٗل مگر بچہٕ أنۍہوُن سۭتۍ تۄہہِ تھِی کَرو أسۍ أمِس تُہۍ دٔپٮ۪و مگر یہ چھُ یُن ضروٗری بیٚیہِ چھُ نہٕ یِتُے یوٚت کِہیٖنٛۍ پتہٕ چھِ آسان تھوڑا گرِ تہِ پرٕٛژھٕ غٲر کرٕنۍ بچس اگر شامنٕے یوت شامن اگر دَہن مِنٛٹن ٲسۍہوٗس ونان تلا سکوٗل منٛزٕ کیٛاہ پرٕن یہِ چھُ یہِ چھُ یِتھٕ پٲٹھۍ تہِ تھوڑا رِوایِز گژھان بیٚیہِ چھِ أمِس پیی پرٕژٕگٲر ہا چھِ سکولہٕ منٛز چھِ آلریڈی پرٕٛژھٕگٲر ٲسِتھ ییٚلہِ پتہٕ گرِ تہِ مٔنٛزۍ مُژراوِ کِتاب وِتاب گرِ کیٛاہ اگر وۄنۍ تُہۍ نتہٕ شۄنٛگٕے ترٛووٕ تہٕ تیٚلہِ چھِ پیی حظ

أسۍ چھِ وُچھ حظ یہِ یِم چھِ أمِس بچس پٮ۪ٹھ باسان نہٕ أمِس چھُ ضروٗرت تٔمِس تٔمِس چھِ أسۍ کران حظ تِمن چھِ أسۍ پنٕنۍ کِنۍ واریاہ کیٚنٛہہ کہ کران أسۍ دپان کُنہِ طریقہٕ گٔژھۍ یِم پَرٕنۍ یِم گٔژھ کیٚنٛہہ حٲصِل کَرٕنۍ مگر مون حظ ووٚن أمِس چھُ بوٚڈ فالٹہٕ یوٚہَے کہِ یہِ چھُ اِریگیٛوٗ اِریگیٛوٗلر ییٚلہِ نہٕ یہِ سکوٗلٕے آو ہَے أمِس منٛز تہِ گژھِ کم سے کم اگر تُہۍ پانہٕ اوٗرۍ چھِو آسان گرِ کتہِ چھُ گرٕ واجٮ۪ن اگر گرِ آسہِ بیٚہوان أمِس گوٚو تھوڑا پرٛٮ۪س وٮ۪س کَرُن یتُھ یہِ سکوٗل یِیہِ باقٕے کیٛاہ چھِ اتھ منٛز